ہیٚلو اَسلام علیکُم اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک أسۍ چھِ یہِ ڈوٗنۍ تہٕ بادام ہٮ۪وان حظ تۄہہِ چھُوا کیٚنٛہہ کٕنٕنۍ أسۍ چھِ ہٮ۪وان کاغذی تہِ حظ تہٕ ہُم تہِ گوجہِ تہِ چھِ ہٮ۪وان تہٕ ہُتھٕ پٲٹھٮ۪ن تہِ پھُٹراونٕے کاغذی یۄس وٮ۪رایٹی تہِ آسہِ أسۍ چھِ ہٮ۪وان سُہ بادام تہِ ڈوٗنۍ تہِ تہٕ مُختلِف ریٹہِ چھِ یِمَن گژھان کاغذی بادامَن چھِ الگ گژھان ہُمَن چھِ الگ گژھان گوجن چھِ الگ گژھان أسۍ دِمو بادام کِلوٗ چھِ یہِ بادام کِلوٗ چھِ ژور ہَتھ رۄپیہِ گوجٕے یوٚتھ مگر تہٕ ہُم چھِ یِم حظ کاغذی چھِ ترٛےٚ ہَتھ تہٕ یِم چھِ یِم دٔرۍ بادام چھِ تِم چھِٕ زٕ ڈاے ہَتھ تام ہٮ۪وان تۄہہِ کۄس تۄہہِ کٕم چھِو تۄہہِ چھُوا کاغذی ضروٗرت ڈوٗنۍ کِلوٗ چھُ ڈوٗنۍ کِلوٗ چھِ اَسہِ سُہ تہِ مٲنِو تُہۍ یہِ ڈوٗنۍ کِلوٗ چھِ ژور ہَتھ رۄپیہِ سُہ تہِ اَصٕل یُس ویٚرایٹی آ اَمہِ کھۄتہٕ بۄن تہِ چھِ تہٕ مگر یہِ چھِ اَصٕل یۄس ویٚرایٹی چھِ سۄ چھِ یہِ ژور ہَتھ رۄپیہِ بیٚاکھ چھِ تِم چھِ زٕ ہَتھ بیٚاکھ قٕسٕم چھِ یہِ اگر تُہۍ گوجہِ ہیٚیِو تِم تہِ چھِ الگ گوجہِ تہِ سُہ چھِ اَکھ قٕسٕم حظ سُہ چھُ یہِ دوٚرٕے پَہم آسان اگر سۄے تُہۍ ہیٚیِو تہٕ سُہ چھِ دوٚر سُہ اَکھ قٕسٕم اگر تۄہہِ اَصٕل چھِ ضروٗرت اَصٕل قٕسٕم چھِ ژور ہَتھ رۄپیہِ تۄہہِ کٕم چھُو ضروٗرت بادام اگر تۄہہِ کاغذی چھِو ضروٗرت سُہ گژھوٕ یہِ سُہ گژھِ ژور ہَتھ رۄپیہِ تۄہہِ چھُو تۄہہِ چھُو پُلواما چھُنا پُلواما

یا ہیٚکِو تُہۍ اَننٛت ناگ تہِ یِتھ اَسہِ چھِ انت ناٹ اَننٛت ناگ تہِ اِسلام باد حظ تَتہِ تہِ چھِ اَسہِ برٛانچ تہٕ پُلوامہ تہِ چھِ تۄہہِ گَژھِو سَہل یہِ اِسلام بادٕے یُن اَہن حظ ڈۅنۍ تہِ چھِ بَنان تَتہِ تہٕ بادام تہِ چھِ گوجہِ تہِ چھِ الگ الگ یُس تۄہہِ ضروٗرت چھِو سُہ بَنہِ تَتہِ ایف ایم ڈرٛے فرٛوٗٹ ایف ایٚم ڈرٛے فرٛوٗٹ چھُو تۄہہِ ناو تَتھ یَتھ سٲنِس یَتھ ناو شاپَس تۄہہِ اگر ضروٗرت چھُو تہٕ اَہَن حظ تُہۍ ہیٚکِو یِتھ ریٹ چھِ یِہَے تُہۍ ہیٚکِو کیٚنٛہہ تہِ اَسہِ نِش چھِ ہر ہر کانٛہہ مطلب قٕسم آ گوجہِ تہِ چھِ الگ ایٚویلیبُل یِم دٔرۍ اَگر تُہۍ ڈۄنۍ چھِ ضروٗرت یا بادام تِم تہِ چھِ کاغذی چھِ سُہ اَسہِ نِش چھِ سٲرٕے ویٚرایٹی ایٚویلیبُل تُہۍ کَر یِیِو حظ اگر تُہۍ یِہِ ریٹ چھَو تۄہہِ پَیی ییٚمہِ ساتہٕ تہۍ یِیِو تَمہِ ساتہٕ آسٮ۪ن ایٚویلیبُل ہیٚلو دوٚپمَو ییٚمہِ ساتہٕ تُہۍ یِیِو تَمہِ ساتہٕ آسٮ۪ن ایٚویلیبُل ریٹ چھَو تۄہہِ پَیی ریٹہِ منٛز گژھِ نہٕ کیٚنٛہہ تہِ کم کیٚنٛہہ ریٹ چھِ فِکسٕڈ کاغذِیَس الگ ہُتھ الگ گوجن الگ تہٕ ہُمَن